آو أسۍ چھِ گٔمٕتۍ بلکُل بہٕ چھُس اَسہِ چھُ پَنٛنٕے گرُپ مِثال کہِ أسۍ چھِ پَنہٕ ؤنۍ کَزٕن پِتر بیٚنہِ پتٕر بٲے أسۍ چھُ گژھان صُبحَنَس یا ژیٖر کُنہِ ساتہٕ تہٕ اَکثر چھُ أسۍ گژھان تہٕ تِکیٛازِ اَمہِ سۭتۍ چھُ اِنسانَس سُہ ہٮ۪لٕتھ روزان مینٹین سُہ سونٛچ مِثال کے طور پر مٮ۪نٹَل ہٮ۪لٕتھ تہِ چھُ روزان سِٹیٚبٕل اِنسانُن صحت چھُ روزان بالکُل ٹھیٖک